اتہِ میلہِ حظ روگن جوش او ٹی سۍ پٮ۪ٹ تو تُہۍ ہٮ۪کِو حظ ؤنِتھ اگر بہٕ ہاف پلیٹ انہٕ تتھ منٛز کۭتیا پھٔلۍ آسَن بیٚیہِ اگر یہِ آسہِ وُ تۄہہِ اٮ۪ویلیبل پننہِ جایہِ اگر یہِ دستیاب آسہِ تُہۍ کٔرۍتو کٲم یہِ اتھ ترٛٲے تو تھوڑا نا ٹٮ۪چھر تھٲے زِہوٚس کم پہمت شُکریہ حظ